اَگر ٲسۍ وُچھو واریاہ چینج چھِ آمٕژ پٔتۍمٮ۪و کینٛژو ؤرۍیَو پؠٹھ ییٚلہِ ٲسۍ کیٛاہ چھِ وَنان یَتھ مَطلب اَگر ٲسۍ اَز برٛوٗنٛٹھ دَہ ؤری کَتھ کَرو ڈرٛاما ٲسۍ یِوان یِم زَن یَتھ منٛز ٲسۍ یِوان ٹی وی یَس منٛز یا ٲسۍ وی سی ڈی سی ڈی ٲسۍ لاگان تِمَن وی سی ڈی یَن پَتہٕ ٲسۍ کیٛاہ چھِ وَنان تٔتھۍ پؠٹھ اِکوَٹٕے سٲری وُچھان ڈرٛاما آسیٛا وُچھُن یا کیٚنٛہہ تہِ فِلم تہِ آسیٛا وُچھان أزۍکؠن دورَس منٛز اَگر ٲسۍ وُچھو اَز چھِ سارنٕے اَلگ اَلگ موبایِٔل ٹی وی چھِنہٕ کَتھٕے پَتہٕ کیٛاہ وُچھان ٹی وی یَس پؠٹھ اَگر اَلگ اَلگ تہِ چھِنہٕ وُچھان کانٛہہ کیٛاہ چھِ وَنان یَتھ ٹی وی یَس پؠٹھ بٔلکِہ پَنٕنۍ موٗبایِٔلٕز چھِ آسان یَپٲرۍ چھِ آسان سٲری کَتھٕ کَران تہٕ یَپٲرۍ چھِ آسان موبایِٔل اَتھَس کؠتھ تَتھ تہِ چھِ زیٖر زیٖر لَگان